مےٚ چھُ ناو عادِل احمد مٔلِک بہٕ چھُس روزان ڈِسٹرک کوٚپوٲرِس منٛز مےٚ چھِ سکوٗلِنٛگ کٔرمٕژ ییٚتہِ پَنٕنِس گامسی منٛز ایٚٹ تھہٕ پاس چھُ مےٚ ییٚتی کوٚرمُت مِڈٕل سکوٗل پَنٕنِس گامَس منٛز اَسہِ چھُ ہیر سیکنٛڈری تہِ ییٚتی ٹویٚلتھہٕ پاس چھُ مےٚ ییٚتی کوٚرمُت ہاں یُس گریجویشن چھِ سۄ چھِ مےٚ کٔرمٕژ ہندوارِ گورنمنٹ ڈگری کالج ہندوارِ بی اے بیچلٲرٕز اِن آرٹٕس تہٕ ماسٹٲرٕس چھُس بہٕ کران ایم اے اکانمکسس منٛز تہٕ یہِ گژھِ مےٚ کَمپٕلیٖٹ ییٚمہِ ؤرۍ یہِ کِس اینٛڈس منٛز